ہٮ۪لو اَسلام علیکُم ٹھیٖک چھُو حظ آ تُہۍ ؤنۍ تو مےٚ تہٕ اَسہِ حظ ٲس یہِ تھوڑا بہت سَبزی ٲس ضُروٗرت نا اَسہِ ٲسۍ ضُروٗرت یِم گَنٛڈٕ وَنٛڈٕ رُہُن چھُنا اَز آسان گرَن منٛز آ یہِ اوس اَسہِ ضُروٗرت بیٚیہِ تھوڑا بہت یِم اَتھ کیٛاہ وَنان بیٚکہِ چیٖز چھُنہ آسان یِم مُجہِ گۄگجہِ وۄگجہِ آ یِم نٕے ہِنزۍ ؤنتو تُہۍ ریٹ ویٹ تۄہہِ چھا اَتہِ گَرَس منٛز اویلیبل یِم چیٖز اَہن حظ آ اَ ٹھیٖک تی تُہۍ ؤنۍ تو مےٚ یہِ ریٹ ویٹ ؤنتو تُہۍ سَبزی ہِنٛز سارنی ہِنٛزۍ ؤنۍ تو تُہۍ مےٚ ریٹ اَہَن حظ

ٹھیٖک ٹھیٖک ٹھیٖک یہِ بَندٕگوٗپی وَنٛدگوٗپی مَرژٕوانٛگَن

ٹھیٖک پانٛژھ کِلوٗ دۄن ہَتَن تٕرٛہ رۄپیہِ کَتہِ چھُ وانٛگ اَز اَسے پٕنٛژٕہَے رۄپیہِ أڑۍ گرٕ وٲلۍ چھِ دِوان تٕرٛہ رۄپے چھُ درٛوٚگ گژھان تھوڑا آز چھُنا وانٛگَن سٮ۪ٹھاہ آسَان گرٕ والٮ۪ن ٹھیٖک چھُ یِم یِم نیٖلۍ مَرژٕوانٛگَن ما چھُو تۄہہِ اَدٕ یِم وزلی اَگر آسن مگر ہۄکھنٲیِتھ گژھن نہٕ آسٕنۍ کیٚنٛہہ تیٚلہِ ژَتجی رۄپیہِ تُہے چھُو درٛوٚجَر کَران زیادٕ یوٗت نہٕ چھُی نہٕ اور گرٕ وٲلۍ منٛگَان یوٗتاہ ریٹ ٹھیٖک ٹھیٖک ٹھیٖک چھُ یہِ بنٛدگوبی مِل کِنۍ بَنٛدگوبی چھُنہٕ کیٚنٛہہ ٹھیٖک یِم ٲلوٕ ما چھِ تۄہہِ گَرچے ٲلوٕ کٲشرِ ٲلوٕ مگر یِمن چھِنَہ حظ آسان أڑۍ پٲرمہِ ٲلوٕ تہِ کٲشرِ ٲلوٕ تہِ آز چھِ بَناوَان گَرٕ وٲلۍ یِم پٲرمہِ ٲلوٕ تہِ زیادٕ مگر کٲشرِ ما چھِ تۄہہِ چلو ٹھیٖک چھُ تیٚلہِ یِمہٕ بہٕ پگاہ اوٗرۍ تُہنٛدُے تہٕ تیٚلہِ کَرو أتھی پَتہٕ اَصٕل پٲٹھۍ کَتھ ٹھیٖک چھُ تُہۍ ٲسو اپگاہ گری چلو ٹھیٖک چھُ تیٚلہِ کَررو پگاہ أتھٕے کَتھ چلو بِہِو رۄبَس حوال